ہیٚلو اسلامُ علیکُم وعلیکُم سَلام آ تُہۍ چھُو حظ ؤسیٖم صٲب ؤسیٖم صٲب اَسہِ چھِ تُہٕنٛز تٲریٖف نا واریاہ بوٗزمٕژ تُہۍ چھُو واریاہ اِفیکٹِو مطلب واریاہ پوٗرٕ اَصٕل لیبَر صحیح کَتھ حظ چھےٚ مےٚ چھُس مانان تہِ تہٕ مےٚ چھِ تۄہہِ نِش آمٕژ واریاہ تٲریٖف آیہِ مےٚ تہٕ اَسہِ چھُ پرٛوجیکٹ تھوٚومُت سِٹارٹ ییٚتہِ مطلب نَو نوگام نِش چھُ یہِ چھِ اَسہِ بِلڈِنٛگ اَکھ یہِ چھِ گورمٮ۪نٛٹ بِلڈِنٛگٕے اَکھ تہٕ یہِ چھِ اَسہِ بَناوٕنۍ اَتھ خٲطرٕ ٲسۍ مےٚ ضروٗرت مےٚ ؤرکَر تہٕ تۄہہِ تُہُنٛد آو مےٚ اَکھ زٕ نَفر آیہِ مےٚ دوٚپ گٔے یہِ چھُ واریاہ مطلب محنتی ہارڈ ؤرکِنٛگ چھُ یہِ پٔرسَن تہٕ تُہۍ کٔرہوٗن یہِ اَتھ منٛز رجِسٹَر تہٕ بہٕ چھُس تۄہہِ یژھان تُہۍ چھُوا اَتھ منٛز مُطمعین کٲم کَرنَس وُچھ حظ وُچھ حظ آ آ وُچھ حظ اَزکَل چھُ لیبر مطلب مُختٔلِف چھِ مطلب پانٛژھ ہَتھ تہِ چھِ یِوان دِنہٕ لیبرَس یہِ چھُ یِوان وُچھنہٕ کَمہِ حِساب کُس پٔرفارمٮ۪نس چھُ ہاوان ییٚمہِ حِسابہٕ تِم بےٕ چھُس تِہ مانان بہٕ چھُس تۄہہِ دَپان یہِ چھُ ڈِپٮ۪نٛڈ کَران کٔمِس کٮُ۪تھ آسہِ مطلب یہِ مطلب آ کٔمِس کۭژاہ چھِ کیپیبِلٹی کٲم کَرنَس تَمہِ حِساب چھِنہٕ یِوان ڈِپٮ۪نٛڈ کران تہٕ تُہُنٛد تہِ اَسہِ تہِ آمُت چھُنا یہِ یُس تۄہہِ آسہِ تُہُنٛد یہِ ڈِٹیل چھےٚ آمٕژ تَمہِ حِساب تۄہہِ مُقرر چھُو گوٚمُت مطلب یہِ ریٹ سۄ چھو تۄہہِ سَتھ ہَتھ رۄپیہِ دۄہَس صحیح کَتھ حظ چھِ وۅنۍ مےٚ چھِ پَتاہ یہِ چھُنہٕ یہِ چھُنہٕ تٮُ۪تھ ایماوُنٛٹ کِہیٖنٛۍ یُس تۄہہِ شوٗبیٛاہ لیکِن یُس اَسہِ پرٛوٹوکال چھُ کَمپٔنی پروٹوکال تَمہِ حِساب چھِ اَسہِ یِم سَتھ ہَتھ رۄپیی ایٚفٲرٹ ہٮ۪کان وُنٛکٮ۪نَس تۄہہِ کٔرِتھ اگر وۄنۍ تۄہہِ یَژھان چھُو اَتھ منٛز گژھِ ہُرٮ۪ر کیٚنٛہہ گژھُن تیٚلہِ پیٚیو مےٚ پٔرسنلی حظ کَرٕنۍ اَمہِ اَمہِ سۭتۍ یُس مےٚ بُتھِ چھُ اَتھ یہِ یُس اَتھ ٹھیکہٕ دَر چھُ تٔمِس چھُ مےٚ پٔرسٕنٔلی کَتھ کَرٕنۍ کہِ یہِ چھُ نَفَر اَکھ تہٕ أمِس چھُ تھوڑا مےٚ ضروٗرت چارجِز علاوٕ تہٕ اَمہِ خٲطرٕ کٔرِو تُہۍ مےٚ تیٚلہِ فَنٛڈ زیادٕ نہَ تُہۍ تٔرِو

صحیح کَتھا تُہٕنٛز تٲریٖف چھِ آمٕژ واریاہ یَپٲرۍ چھِ مطلب واریاہ چھِ وَنان اَسہِ یِم زَن ییٚتہِ ؤرکِنٛگ کَلاس چھِ یِم چھِ وَنان کہِ ؤسیٖم صٲب حظ چھُ واریاہ ہارڈ ؤرکِنٛگ تہٕ تۄہہِ کَرہا بہٕ وۅنۍ ناو رجِسٹَر بہٕ کَرناوِ اَتہِ یہِ چلو چلو ٹھیٖک چھُ بہٕ کَرہو تیٚلہِ ناو رجس چلو بِہیو تیٚلہِ اَسلامُ علیکُم